وعلیکُم اسلام اَہَن حظ اہن حظ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ کَتہِ حظ پٮ۪ٹھ چھُو اَہَن حظ اَصٕل پٲٹھۍ بَس تُہُنٛد دُعا

اَہَن حظ مگر تۄہہِ چھو نا پَتٕہ ہٕے آز حظ چھِ شاٹیج سیٚکہِ ہٕنٛز آز چھَنہٕ بَنٲنی کُنہِ جایہِ سیٚکھ بَنہِ مگر ٹایِم لَگہِ سیٚکھ حظ بَنہِ مگر اَکھ چھِنہٕ موٚزوٗر تہِ آز مانان بیٚیہِ چھِ دٔیِم کَتھ کہِ سیٚکھ چھِ اورَے شاٹیج تَتھ چھِ وَنان پَتہٕے وۅنۍ اَہَن حظ مےٚ حظ چھُ پَتہ بہٕ حظ چھَس تمی تۄہہِ وَنان تُہنٛد تُہٕنٛدِ خٲطرٕ ہٮ۪کہٕ بہٕ أنِتھ دَہَن دۄہَن تانۍ حظ ہیٚکہِ مِلِتھ دَہ دۄہ دَہ دۄہ چھُو پیارُن نہ حظ یوٗتاہ کَتہِ حظ ہٮ۪کو کٔرِتھ چلو تُہنٛدِ موٗجوٗب ہٮ۪کو ٲٹھ دۄہ کٔرِتھ مگر أمۍ کَم ہٮ۪کہٕ نہٕ بہٕ ؤستٕے کیوں کہِ موزوٗر تہِ چھِنہٕ یَپٲرۍ بَنٲنی سٮیٚکھ کَڑنہٕ خٲطرٕ اَہَن حظ آز کَتہِ حظ چھِ ہٮ۪کان ییٚتہِ تھٲیِتھ سِیٚکھ اَتھ حظ ٹٮ۪کٕس لاگان اَہن حظ ٹِپَر پیٚوان ایٚرینج گۄڈنٮ۪تھ کَرٕنۍ تِمَن پیٚوان وٕچھُن پَتہٕ حظ موزوٗر پیٚوان ژھانڈٕنۍ آز چھا موزوٗرَن ہِنٛز تہِ کَم قِلت آ اَکھ گٲڑۍ چھِ اَز اَزُک ریٹ وَنو بہٕ تۄہہِ ژَتجی ساس نہ حظ یِم مارکیٹ ریٹ چھِ تی چھَس بہٕ وَنان اَہَن حظ پَتہٕ تہِ حظ وٕچھو حظ آز حظ چھِ موزوٗر تہِ بَنان تِم تۄہہِ چھو پَتہ آز کوٗتاہ درٛجَر چھِ آز چھِ تِم ژھانٛڈان پونٛسہٕ پونٛسَن پٮ۪ٹھ پونٛسہٕ گۄڈنٮ۪تھ ٲسۍ موزوٗرَس دِوان کَڑنَس ساس رۄپ ساس رۄپیہِ آز چھِ تٕم ہٮ۪وان پَنٛداہ پَنٛداہ شَتھ تُہۍ سوٗنٛچِو حظ سون تہٕ مےٚ چھُنہٕ اَتھ منٛز کِہیٖنۍ زینُن تُہٕنٛدِ موٗجوٗب کَرٕہوس وۄنۍ اورٕ یورٕ کیٚنٛہہ اَکھ زٕ ساس ہٮ۪کہٕ بہٕ ؤسِتھ تہٕ بَس امہِ علاوٕ نہٕ حظ کیٚنٛہہ تۄہہِ چھو پَتہ موزوٗر کۭتیٛاہ درٛگیامٕژ چھِ تُہُنٛدِ لِحاظ بَس تُہُنٛد لِحاظ اگر بَدَل کانٛہہ آسہِ ہٮ۪نا زیادٕ کھۄتہٕ زیادٕ نِمہٕ ہا پنٛداہ دۄہ وٕنہِ چھِو تُہۍ پَنٕنۍ تۄہہِ چھو ساروی خاندانَن اَسہِ یی نِش سیٚٹھ نِمٕژ تُہُنٛدِ موٗجوٗب ٲٹھ دۄہ نَو ٲٹھ نَو دۄہ لَگَن حظ اَمہِ کَم نہٕ حظ ہٮ۪کہٕ نہٕ بہٕ ؤسِتھ چلو تیٚلہِ ہٮ۪کو سَتھ دۄہ سَتھ دۄہ چھِ ٹھیٖک امۍ بۄن نہٕ حظ ہٮ۪کہٕ نہٕ ؤسِتھ نَتہٕ کیٛاہ تۄہہِ تۄہہِ اوسوٕ نا گۄڈنٮ۪تھٕے تھاوُن ؤنِتھ بہٕ تۄہہِ اگر گۄڈنٮ۪تھٕے آسو ووٚنمُت با مےٚ ٲس تھٲمٕژ اَکھ گٲڑۍ ٲس سۄ نی عٲدی خریٖدارن کیٛاہ عٲدی آو خریٖدار تِمَن تہِ ٲس مَجبوٗری تِمَن ییٚمہِ کُے ریٖزقُکٕے قَسم ژَتجی ہَن ساسَن دِژمٕژ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ اَدٕ سا بِہِو خۄدایَس